یُس ٹرٛٮ۪ڈِشنَل گیم أسۍ گِنٛدان چھِ أسۍ چھِ گِنٛدان لٔٹھۍ کی لۄٹھ چھِ أسۍ گِنٛدان یا گَرمَس چھِ أسۍ گِنٛدان یا دَمَس چھِ أسۍ گِنٛدان تِم چھِ کران سون یُس پٔتِم کَلچَر چھِ رِوایِو کَران یا بیٚیہِ چھِ أسۍ بَچَن دِوان تھاوان ؤنِتھ کہِ یہِ چھُو تۄہہِ کَرُن تِکیٛازِکہِ یو یہِ ٲسۍ سٲنۍ پرٛٲنۍ کَران یہِ ٲسۍ یہِ اوس سٲںۍ یہِ ٲسۍ سٲنۍ ٹرٛٮ۪ڈِشنَل گیم یُس سٲنۍ پرٛٲنۍ تہِ ٲسۍ پرٛیٚکٹِس کَران